کۄلگٲمۍ ضلعس منٛز چھُ یُس موسَم سُہ چھُ آسان خۄشگوار تَابہال تہٕ بہارَس منٛز چھُ موسم واریاہ ٹھیٖک ٹھیٖک روٹھیٖک گرٕ گرم چھُ آسان کیٚنٛہہ بٔلکہِ باقیو ضلعو کھۄتہٕ چھُ ییٚتہِ موسم ٹھیٖک موسَم روزان ٹھنٛڈٕ تہٕ مَگر وَنٛدَس منٛز چھُ ییٚتہِ شیٖن پیوان زیادٕ تہٕ تلہٕ کَتُر ییٚمہِ سۭتۍ چلٕے تُلہٕ کَتُر تہٕ تلہٕ کَترٕ کہِ وجہہ سۭتۍ چھُ ییٚتہِ شیٖن پیٚنہٕ کہِ وجہہ سۭتۍ سامانہٕ پیوان کَرُن یَتھ منٛز سٲنِس سانہِ سانہِ نَلکہٕ چھِ لگان تہٕ آب چھُ آسان کیٚنٛہہ پاور تہِ پاور چھُ نہٕ آسان کیٚنٛہہ وَنٛدس تہٕ گاڑِ چھنہٕ پَکان کیٚنٛہہ تِکیازِ شیٖن چھُ پیوان واریاہ زیادٕ مَگر باقٕے شَہ باقٕے شہرن زیادٕ پیوان کہِ وجہہ سۭتۍ چھُ سانہِ مَکانن ہٕنٛدۍ پَش پھٔٹان تہٕ سانین مکانن ہٕنٛدۍ پَش پھٔٹان تہٕ بیٚیہِ باغن چھُ واریاہ نۄقصان گژھان بٔلکہِ چھُ موسَم روزان ٹھنٛڈ باقیو ہا اۭں بہارَس منٛز ہسا چھُ درگہٕ درجہِ حَرارت آسان پانٛژترٕٛہ ڈگری اَور پانٛژترٕٛہ ڈگری ہیور تہٕ وَنٛدس منٛز ہسا چھُ منفی گژھان پانٛژھ پٮ۪ٹھ دہ ڈگری چھُ ہٮ۪کان گٔژھِتھ روڑ چھُ بنٛد روڑ چھُ پَکان ٹھیٖک ٹھاکھ بیٚیہِ اَگر روٗد پیٚیہِ بہارَس منٛز تہٕ سہلاب یِنُک تہِ خطرٕ چھُ